بَنٛڈٕ پوٗرِس منٛز چھےٚ اَسہِ گاڑِ چھےٚ بَے گۄڈٕنٮ۪تھٕے کَرو بہٕ کَتھ لۄکٹٮ۪ن آٹُوَن پٮ۪ٹھ کَرو أسۍ سِٹاٹ گَرَن منٛز چھِ سایکَل تہِ تِم تہِ چھِ اِستعمال یِوان کَرنہٕ تَمہِ باوَجوٗد چھےٚ گاڑِ چھےٚ سِکوٗٹر چھِ سایکَل چھِ آٹو چھِ بَجہِ بَسہٕ چھےٚ لۄکچہِ بَسہٕ چھےٚ سومو چھےٚ یِم زَن یوٗز چھےٚ یِو اِستعمال چھےٚ یِوان کَرنہٕ وۄنۍ زَن آسیو تۄہہِ گژھُن نَذدیٖکٕے آسیو مطلب مٲنۍتو تُہۍ اَکہِ مَحلہٕ پٮ۪ٹھ بیٚکۍ مَحلہٕ مگر دو تھوڑا آسہِ دوٗرٕے مَحلہٕ آسہِ أکِس محلَس پٮ۪ٹھ بیٚیہِ کِس محلَس تام دوٗرٕے یَپٲرۍ نہٕ گٲڑۍ وٲڑۍ آسہِ زَن پَکان کیٚنٛہہ تیٚلہِ چھُ آٹُوَن منٛز یِوان گژھنہٕ بیٚیہِ چھےٚ پکان سومو سومو سِٹینٛڈ چھِ ہَرٕ کُنہِ جایہِ اَڈَس منٛز تَتہِ پٮ۪ٹھ چھِ تِم اَکہِ ڈِسٹِرٛک پٮ۪ٹھ بیٚیہِ کِس ڈِسٹِرٛکَس تام تہِ ہٮ۪کان نِتھ یا اَگر تۄہہِ بَنٛڈٕ پوٗرِس منٛز آسیو کُنہِ جایہِ گژھُن مارکیٹ آسیو گژھُن تِمَن تِمَن جایَن چھِ تِم آرام سان تۄہہِ واتناوان اَتھ منٛز وَنہٕ بہٕ بیٚیہِ اَکھ چیٖز کہِ خٲلی نہٕ بَنٛڈٕ پوٗرِس اَندَر بَت زیادٕ یہِ أسۍ أسۍ وَنو کہِ آٹو سومو بیٚیہِ بَسہٕ بَجہِ بَسہٕ چھےٚ یَتھ منٛز زَنہٕ لَگ بَگ لُکہٕ دَہ تٕرٛہ نَفَر چھِ تٕرٛہ ژَتجی نَفَر تام چھِ تَتھ بَسہِ منٛز کھسان تَمہِ پَتہٕ چھےٚ سۄ أکِس جایہِ گۄڈٕنٮ۪تھ چھِ کھسان پَتہٕ چھےٚ سۄ سَوارٮ۪ن کھالان کِرایہِ رَٹان کٲنٛسہِ آسَن دَہ رۄپیہِ کِرایہِ کٲنٛسہِ آسَن پانٛژھ رۄپیہِ کٲنٛسہِ آسَن سَتھ رۄپیہِ ییٚمِس ییٚمہِ حساب کِراے آسہِ سۄ کِراے چھےٚ سۄ رَٹان تَمہِ پَتہٕ چھےٚ پَتہٕ برٛونٛٹھ برٛونٛٹھ پَکان تہٕ یِتھَے کَنی یِتھَے کَنی چھےٚ پَتہٕ سۄ سِٹاپ بَے سِٹاپ رُکان ییٚمِس ییٚتٮ۪ن وَسُن آسہِ تَتٮ۪ن تَتٮ۪ن وَسہِ سُہ یِمَے بَسہٕ چھےٚ أنٛدۍ أنٛدۍ ہَرٕ کُنہٕ بَنٛڈٕ پوٗرکِس پوٗرٕ علاقَس منٛز نَژان تَمہِ باوجوٗد چھِ سومو سومو تہِ چھےٚ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ گژھان وۄنۍ گوٚو بیٚیہِ کَرو أسۍ أپیٖل کہِ مطلب بیٚیہِ گٔژھ اَتھ بیٚیہِ ٹرٛانَسپوٹ فٮ۪سَلٹی گٔژھٕس بیٚیہِ بڑٕنۍ تاکہِ مگر وٕنۍکٮ۪ن تہِ چھےٚ واریاہ اَصٕل اَمہِ کھۄتہٕ زیادٕ زیادٕ گٔژھٕس بَڑٕنۍ لیڈیٖزَن خٲطرٕ گٔژھ اَلگ اَلگ گٲڑۍ آسٕنۍ تہٕ یِتھ کٔنۍ تِم تہِ کَمفٕٹِبٕل روزٕۂن پنٛنِس گاڑِ منٛز بِہَن تِم کَمفٕٹِبٕلی باقٕے چھُ نارمٔلی اَگر أسۍ وٕچھو کہِ اَگر کٲنٛسہِ سکوٗل آسہِ گژھُن تٔمِس تہِ چھےٚ اَڑٮ۪ن چھےٚ سکوٗل بَسہٕ آلرٔڈی اَگر کٲنٛسہِ سکوٗل آسہِ گژھُن تِمَن چھِ اَلَگ اَگر کٲنٛسہِ کالیج آسہِ گژھُن تٔمِس تہِ سۄ تہِ ہیٚکہِ سوموٗوَس کھٔسِتھ بَسہِ کھٔسِتھ پرٛابلِم چھَنہٕ کُنہِ قٕسمٕچ پریٖشٲنی چھَنہٕ کیٚنٛہہ سٲری ہٮ۪کَن آرام سان یہِ کٔرِتھ وۄنۍ چھُ پانسٕے تام اِنسانَس کہِ اِنسان کیٛاہ کَرِ کوٗتاہ کَرِ تہٕ سُہ چھُ تٔمِس پانَس تام تٔمِس سُہ ہیٚکۍ سُہ کوٗتاہ چھُ ہٮ۪کان پٔکِتھ گاڑِ کَتٮ۪ن چھُس کھسُن سُہ سورُے فٮ۪سَلٹی چھےٚ پوٗرٕ اٮ۪ویلٕبٕل سومو کُنہِ بیٚیہِ کِس ڈِسٹِرٛکَس آسٮ۪س گژھُن سوموٗوَس منٛز ہیٚکہِ آرام سان کھٔسِتھ تَتھ منٛز چھِ لَگ بَگ کھسان سوموٗوَس منٛز لاسٹٕکٮ۪ن چھِ کھسان تَتہِ لَگ بَگ ژور نَفَر منٛزَس چھِ کھسان ترٛےٚ یا ژور تِم تہِ تھٲیتوکھ ٲٹھ نَو دَہ نَفَر تام چھِ سوموٗوَس منٛز تہِ ہٮ۪کان آرام سان وٲتِتھ وۄنۍ گوٚو آرام سان مٲنِو تُہۍ نَو نَفَر واتَن آرام سان بیٚیہِ ڈرٛایوَر ہٮ۪تھ گٔے دَہ نَفَر تہٕ یہِ بیٚیہِ چھےٚ سوموٗوَس چھےٚ وۄنۍ تھوڑا آسان زیادٕ پَہم کِراے بَسہِ چھِ آسان تَمہِ کھۄتہٕ کَم کِراے اَگر کانٛہہ چاہہِ سُہ ہیٚکہِ بَسہِ منٛز تہِ گٔژھِتھ تَتھ تہِ چھُنہٕ کیٚنٛہہ بامبرَنٕچ چھَنہٕ کٕہۭنۍ تہِ ضٔروٗرَت ہَرٕ کانٛہہ مطلب کُنہِ تہِ جایہِ آسہِ سُہ فَسہِ نہٕ کیٚنٛہہ تٔمِس مِلہِ ٹرٛانَسپوٹ آرام سان بَسہٕ تہِ چھےٚ نیران صُبحَس پٮ۪ٹھ شام تام واریاہ بَسہٕ سومو نیران آٹوٗ اَگر کٲنٛسہِ آسہِ کھسُن وٕنۍکٮ۪ن چھِ درٛامٕتۍ بیٹرٛی آٹوٗ تہِ تِم چھِ بیٹرٛی پٮ۪ٹھ چلان تہٕ تِم چھِ دَہ دَہ رۄپیہِ ہٮ۪وان اَکہِ اَڈٕ پٮ۪ٹھ بیٚکہِ اَڈٕ تہٕ واریاہ آرام چھُ